سکوٗلَس منٛز ٲسۍ واریاہ مےٚ سٹوٗڈَنٹ یِم مےٚ شُرۍ مطلب فرٛٮ۪نٛڈ ٲسۍ دوس ٲسۍ سکوٗلو منٛز تِمَن تہِ اوس نَژُن واریاہ زیادٕ خۄش کَران مےٚ اوس آل برٛونٛٹھٕے ہیٚچھِتھ تھومُت ویٖڈیو پٮ۪ٹھ اوس مےٚ تھوڑا تھوڑا ہیوٚچھمُت کیٛازِکہِ مےٚ چھِ نَژُن واریاہ زیادٕ پَسنٛد تہٕ تَمہِ کِنۍ ٲسٕس بہٕ پَتہٕ پنٛنٮ۪ن وٮ۪سَن ہیٚچھناوان نَژُن تِمَن ٲسٕس بہٕ تھاوان سانٛگ رِکاڈ لٲگِتھ تہٕ پَتہٕ ٲسٕس بہٕ تِمَن اَکہِ اَکہِ ہاوان اَکہِ اَکہِ چیٖز ہاوان کہِ کِتھ کٔنۍ چھِ کُس ہیوٗ موٗ چھِ کِتھ کٔنۍ کَرُن تہٕ سۄ ٲسٕس بہٕ تِمَن ہاوان تہٕ تِم تہِ ٲسۍ ہیٚچھان چھِ مےٚ تِمَن ہیٚچھنٲومٕتۍ اَسہِ ییٚلہِ مےٚ اَکہِ دۄہ سکوٗلَس منٛز تِمَن ہیٚچھنٲے اَسہِ لوٚگ واریاہ مَزٕ ہیٚچھنَس تہِ اَسہِ اَسُہ تہِ گیُنٛد تہِ ڈان ڈِسکو تہِ کوٚر نوٚژ تہِ مگر مَزٕ تہِ آو واریاہ زیادٕ کوٚر مےٚ واریاہ زیادٕ آو مےٚ مَزٕ تِمَن ہیٚچھناوان ہیٚچھناوان تہٕ تٕمو تہِ ہیٚوچھُکھ واریاہ تَمہِ دۄہ مےٚ نِش کہِ نَژُن کِتھ کٔنۍ چھِ آسان تِمَن تہِ کھوٚت واریاہ زیادٕ پَسنٛد میون نَژُن